ہیٚلو وعلیکُم سَلام اَہن حظ آ ؤنِو تُہۍ ٲسوٕ ضروٗرت ٹھیٖک اَدٕ صُبحن ییٖزیٚو تہٕ نِیِو ریٹ حظ چھِ ترٛےٚ ساس رۄپیہِ آ اَٹھووُہ شَتھ زَن دِمو کُنترٕٛہ شَتھ زَن دِمو بیٚیہِ کوٗتاہ ہیٚکہِ کَم گٔژھِتھ ہے نہَ حظ نہَ پٕنٛژٕ شیٚتھ چھِ ذیادٕتی گژھان نہَ نہَ اَٹھووُہ شَتھ چھُ ٹھیٖک آ اَٹھووُہ شیٚتھ چھُ ڈَن کیٚنٛہہ چھُنہٕ تُہۍ ؤنۍزیٚو کَتٮ۪س چھُ ترٛاوُن تہٕ أسۍ ترٛاوَو ٹھیٖک چھُنہٕ حظ چلو جِناب